وعلیکُم اسلام بَس شُکُر کٕم چھُو اَچھا اَچھا آ ؤنِو ؤنِو سافران اَچھا یہِ آ کۄنٛگ چھُ کۄنٛگ چھُ آ چھُ کۄنٛگ چھُ تۄہہِ کوٗتاہ چھُ نِیُن یہِ چھُ درٛۅگٕے پَہَم یہِ چھِ گژھان یِہَے ترٛےٚ ساس کھنٛڈ آ آ یہِ چھُ درٛۅگ تُہۍ کٔرۍزیٚو کُنہِ تہِ جایہِ مولوٗم اے فرق چھِنہٕ حظ آسان یہِ چھُ آرجِنَل تہٕ ڈُپلِکیٹ تۄہہِ کَتہِ چھَو پَتاہ پانٛژٕ تٕرٛہ شَتھ تہِ پیٚیو تۄہہِ اَمہِ نِش چھُ صاف تھوڑا بہت اَتھ چھِ آسان مِلاوَٹ یُس تُہۍ وَنان چھُو دۄن ساسَن مگر تۄہہِ کوتاہ نِیُن کوتاہ چھُو تۄہہِ زٕ گرٛام حظ وَلہٕ حظ سہلٕے حظ چھُ پَتہٕ کَرو تھوڑا کَم تہٕ مگر زٕ ساس گژھِ نہٕ کیٚنٛہہ رۄپیہِ ہَتھ کھنٛڈ ہٮ۪کہِ گٔژھِتھ کَم ییٚلہِ تۄہہِ نِیُن آسٮ۪و اَسہِ کٔرۍزیٚو کال تیٚمہِ وِزِ یُتھُے یِیِو آ پٔرفٮ۪کٹہٕ آدٕ سا آدٕ سا